اَگر أسۍ وٕچھو ہِندُستانَس منٛز چھِ واریاہ تہوار یِوان مناونہٕ تہٕ یِمن تہوارن پٮ۪ٹھ چھِ اکثر چھُٹِیہِ آسان تہٕ اگر أسۍ وُنۍ تہوارن ہٕنٛز کَتھ کرو اَتھ منٛز چھِ یِوان عیدالفطرچھ یِوان عیدالاضحیٰ چھ یِوان یِتھَے کٔنۍ عید میلادالنبیّ صلی اللہ علیہ وسلم چھ یِوان معراج النبی صلی اللہ علیہ وسلم یِتھَے کٔنۍ چھ خُلفاے راشدیٖنَن ہُنٛد دۄہ آسان تَمِہ ساتہٕ چھِ چُھٹی آسان تہٕ یا کٲنٛسِہ ؤلی کٲمِل سُنٛد دۄہ آسِہ تہٕ تَمِہ دۄہ تِہ چِھ چھُٹی آسان تہٕ اَمِہ مٔزیٖد یِم سانٮ۪ن ہِنٛدٮ۪ن بایَن ہِنٛدۍ تہوار چھِ یَتھ منٛز دیوالی چھِ یِوان ہولی چھِ یِوان یِتَھے کٔنۍ دسہرہ چھِ یِوان تہٕ یِمن موقعن پٮ۪ٹھ تہِ چھِ اکثر آسان چھُٹیہِ اَمِہ مٔزیٖد چھ واریاہ یِم چُھٹیہِ چھِ آسان تَتھ منٛز چھِ گاندھی جینتی یِوان یِتَھے کٔنۍ چھِ پنٛداہ اگستٕچ چھُٹی چھِ آسان اَمِہ دۄہ ہِندُستان آزاد چھُ گومُت یِتَھے کٔنۍ یومِ جمہوٗریہ چھِ آسان تَمہِ دۄہ چھِ آسان گیٚزِٹِڈ چھُٹی یِتھَے کٔنۍ گُروٗ گوبِنٛد سُنٛد دۄہ آسہِ تیٚمہِ دۄہ چھِ آسان چھُٹی گوٚو یِم چھِ واریاہ چُھٹیہِ یِم زَن اَکثر چھِ مَذہَبن سٕتۍ رِلیٹ تہٕ یِمن موقعن پٮ۪ٹھ چھِ گورنمینٹ آف انڈیاہَن گیٚزِٹِڈ چھُٹیَن ہُنٛد اعلان آسان برونٛہٕے کوٚرمُت تہٕ نیران چھِ سیٚود لِسٹ کَمہِ ساتہٕ چھِ چھُٹیہِ تہٕ کۄس کۄس چھُٹی چھِ مناوٕنۍ تہٕ یِم چھُٹیہِ چھ آسان کُنِہ ساتہٕ اَگر أسۍ مُسلمانَن ہنٛز کَتھ کرو یِم زَن یَتھ یُس کَلیٚنڈر زوٗنہِ پٮ۪ٹھ چھُ نیران تَتھ پٮ۪ٹھ آسان مُنحصِر تہٕ تَتھ پٮ۪ٹھ چھُ آسان کُنہِ ساتہٕ سہُ ہٮ۪کو نہٕ أسۍ گۄڈنیٚتھٕے برونٛٹھ پرٛڈِکٹ کٔرِتھ کَر چھِ یِوان یہِ ڈیٹ تہٕ لہٰذا کٔرِتھ سُہ چھُ ژٔندٕر کَر نیرِ تہٕ سہُ چھُ زیادٕ ڈِپٮ۪نٛڈ کَران تٔتھۍ پٮ۪ٹھ لہٰذا کٔرِتھ یِم کیٚلَنڈر چھ نیران تہٕ تَتھ پٮ۪تھ تہِ چھ آسان کُنہِ ساتہٕ یہِ ہٮ۪کہِ چینٛج تہِ گٔژھِتھ تہٕ پَتہٕ روٗد سَوال یِم تہوار کٕتھ کٔنۍ چھ أسۍ مناوان سُہ پَنُن تہوار ٲسِن یا مُسلمانَن ہُنٛد تہوار ٲسۍ تَن یا بَٹن ہُنٛد أسۍ چھِ دۄنوَے یِم مِلِتھ مناوان یعنی مُسلمان چھ بَٹن ہُنٛد تہوار تہِ مناوان تہٕ بَٹہٕ چھِ مُسلمانَن ہُنٛد تہوار تہِ اَصٕل پٲٹھۍ مناوان تہٕ اَگر أسۍ وٕچھو عیٖزَن دۄن پٮ۪ٹھ خاص کر چھِ أسۍ واریاہ پکوان بناوان یعنی یُس کٲشُر وازوان چھُ آسان سہُ چھُ یِمَن موقعن پٮ۪ٹھ یِوان بناونہٕ بیٚیہِ چھِ اگر أسۍ وٕچھو اَتھ منٛز چھِ وازوانَس منٛز واریاہ سِنۍ یِوان یَتھ منٛز گۄڈنیٚتھٕے أسۍ میٚتھ چھِ بناوان تہٕ بیٚیہِ چھِ کۄکرُ پوٗتا رنان تہٕ یِتَھے کٔنۍ چھِ أسۍ کباب بناوان تَمہِ ساتہٕ یِتَھے کٔنۍ رِستہٕ چھِ یِوان بناونہٕ گوٚشتاب چھِ یِوان بناونہٕ یِتھَے کٔنۍ آبہٕ گوش چھُ یِوان بناونہٕ یَکٕھںۍ چھِ یِوان بناونہٕ یِتھَے کٔنۍ کۄرمہِ چھِ یِوان بناونہٕ تہٕ گاڈٕ چھِ یِوان رَننہٕ ژامَن چھِ یِوان رَننہٕ یِم چھِ واریاہ سِنۍ یِم أسۍ اَمہِ ساتہٕ رَنان چھِ تہٕ یِمَن ہُنٛد مَزٕ چھِ أسۍ تُلان اَمہِ مٔزیٖد اَگر أسۍ کَتھ کرو وۄنۍ اگر أسۍ اَمہِ مٔزیٖد وۄنۍ کَتھ کرو تہٕ یِم ٲسۍ سِنیٚن ہُنٛد دٔلیٖل کیاہ کیاہ چھ ہُہ بیٚیِہ چھٕ أسۍ یِمَن موقعن پٮ۪ٹھ اکثر پنٛنٮ۪ن رِشتہٕ دارَن ہیٚوان خَبر اَتَرا تہٕ یِمن چھِ أسۍ اَمہِ دۄہ گَژھان یِم چھِ أسۍ بُلاوان یِم تہِ چھِ أسۍ اَتھ کھٮ۪ن چٮ۪نَس منٛز شٔریٖک کَران تہٕ یِتھ کٔنۍ چھِ ماے اَکھ أکۍ سٕنٛز بَڑان تہٕ اَمہِ سٕتۍ چھِ أسۍ اَکھ أکِس واریاہ کلوز یِوان تہٕ ییٚلِہ أسۍ وٕچھو بیٚیہِ تہٕ یِم وۄنۍ بَٹن ہنٛدۍ یِم تہوار چھِ آسان یِمن منٛز تہِ چھِ أسۍ شِرکت کَران أسۍ چھِ وٕچھان یِم سٲنۍ یِم بٲے کیاہ چھ کَران اَمہِ دۄہ یِمن کیاہ چھُ ہُہ یِمن کیاہ چھُ پٮ۪وان اَتھ منٛز کَرُن أسۍ تہِ چھِ کوٗشِش کَران اَتھ منٛز شٲمِل گَژھنٕچ تہٕ أسۍ تہِ چھِ ہیٚچھان اَمہِ نِش کیاہ چھِ یِم کَران تہٕ أسۍ تہِ چھِ گژھان لُطف اندوز یِم تہوار مناونَس منٛز یِتھَے کٔنۍ اَگر أسۍ وۄنۍ کَتھ کرو مُسلمانَن منٛز اَتھ منٛز تہِ چھ واریاہ فِرقہٕ یِوان یِتھ کٔنۍ شِیا فِرقہٕ چھ سُنی فِرقہٕ چھُ یِمن تہِ چھِ کینٛہہ یُس محرَمُک چھ یِم اکثر کَران یِم مجالِس تَتھ منٛز تہِ چھ آسان تھوڑا یِم سُنی بٲے یِم تہِ چھِ وٕچھان یِم کیاہ چھِ کَران تہٕ یِم چھِ تَتھ منٛز تہِ شِرکت کَران تہٕ یِتھ کٔنۍ چھ یِتھ کٔنۍ واریاہ کوٚمنِٹی چھِ یَتھ کٔشیٖرِ اندر تہٕ یِم چھِ اَکھ أکِس کٔلوز یِوان یِمن چھِ ماے بَڑان یِمن چھِ اَمہِ سٕتۍ کیاہ زیادٕ کٔلوزنیٚس بَڑان تہٕ اَمِہ مٔزیٖد اگر أسۍ کَتھ کرو کینٛہہ چھُٹیہِ چھِ آسان یِم زَن رِجِنَل چھِ آسان یعنی تِم چھِ آسان کینٛہہ علاقسٕے منٛز یِوان لبنہٕ اگر أسۍ وٕچھو کینٛہہ تہوار چھِ آسان تِتھ تَمِچ یِم یِتھ کٔنۍ بود مذہَبَس منٛز چھِ آسان ہُہ سۄ تہِ چُھٹی چھِ آسان صِرف لداخہٕ خٲطرٕ یِتھَے کٔنۍ یا کانٛہہ کُنہِ ساتہٕ چھِ آسان جیٚمِس خٲطرَے یعنی چُھٹی تہ چھِ گژھان ڈِسٹِرٛبیوٗٹ آن دِ بیسٕز آف رِجَنٕز